ہٮ۪لو اسلام علیکُم ٹھیٖک چھو حظ تُہۍ چھُو حظ یِم غۄلام حسن ٹھیٖک تُہۍ ؤنۍ تَو مےٚ یہِ اوترٕ پٮ۪ٹھ حظ چھِ تھوڑا دۄدَس پرٛابلِم نا اَتھ چھِ یِہٕے یَتھ یُس کٲنٛسہِ نِمَن چھُنا یہِ زومُت دۄد تَتھ چھُ آسان یِہَے ژۄکیر ہیوٗ تَتھ چھُنہٕ زیادٕ مَزٕ آسان کینٛہہ بیٚیہِ چھُ سُہ تھوڑا سُہ یَلہٕ ہیوٗ آسان گوٚمُت تَتھ تَتھ سُہ چھُ آسان زَن اوڑے مطلب نَتہٕ چھُنا چھُوٚپنَاوَان اورٕ یی سُہ چھُ آسان کھَنجہِ دۄد ییٚلہِ أسۍ اَنان أسۍ آسان سُہ چھُ آز آسَان زَن اورے چھُوٚپنٲیتھٕے دوٚیُم کَتھ یُس اَسہِ ہُہ دۄد تہِ چھِنا نِوان تَتھ تہِ چھِ آسَان زیادٕ زَن مطلب آب رَلہٕ آسان سُہ چھُنہٕ گژھنٕے سُہ چھُ پٮ۪وَن اَکھ گِلاس ییٚتٮ۪ن اَسہِ ترٛاوُن اوس پٮ۪وَان تَتٮ۪ن چھُ پٮ۪وان آز زٕ گِلاس ترٛاوٕنۍ ٹھیٖک

ٹھیٖک

ٹھیٖک ٹھیٖک

ٹھیٖک تۄہہِ چھو اَکھ پَے وۅنۍ کٔرۍ زیٚو تُہۍ پانَے تھوڑا بہت یہِ کَنفٲرٕم نا تُہۍ ویٖزیٚو پانَے یِم گَرٕ وٲلۍ چھا کَرَان یا کِتھ پٲٹھۍ چھُ گژھان کیٛاہ چھُ گژھان تہٕ تُہۍ کٔرۍ زیٚو وۅنۍ یہِ پانَے مَسلہٕ حَل تِکیٛازِ یِم حظ چھِ سٲنۍ کٲم اَسہِ نا ہٮ۪کو اَتھ کِہیٖنۍ تہِ یہِ ہیٚکِو اَتھ تُہی کٔرِتھ تُہۍ ہیٚکِو گَرٕ والٮ۪ن ؤنِتھ دۄد ٲسۍ زیٚو ٹھیٖک دِوَان آ ٹھیٖک چھُ تُہۍ ؤنۍ زیٚو یِمَن ٹھیٖک چھُ نہٕ حظ مَسلہٕ أسۍ چھِ أکیٛاہ یوٗتاہ درٛوٚگ وٕنکٮ۪ن اَنَن منٛز یہِ دۄد أسۍ چھِ ژَتجی رۄپیہِ چھُنہٕ وٕنکٮ۪ن اورٕ کُنی شٲے أسۍ چھِ تۄہہِ نِش ژَتجی رۄپیہِ اَنَن دۄد تَوَے چھُ گژھان تھوڑا تَوَے موٗجوٗب چلو تُلِو ٹھیٖک چھُ چلو شُکریہ چلو بِہِو رۄبَس حوال